وعلیکُم السلام ٹھیٖک چھُوا اصٕل پٲٹھۍ ٹھیٖک حظ

ٲٹھ شیٚتھ رۄپیہِ چھےٚ گژھان بُہٕرۍ آ ژےٚ کیٛاہ سا دِمہوے أسۍ ڈِسکَوُنٛٹ مان ژٕ ترٛہ پٔرسنٛٹ بیٚیہِ کیٛاہ سا پانٛژھ ہَتھ گٔژھہِ ژےٚ فاینَل

آ مہ ہیٚیِو ٹینشَن کالٹی چھِ واریاہ کیٚنٛہہ ٹی سی آیۍ سیفکَو آلٹرا خیبر اَصٕل کیٛاہ سا گوٚو خیبر آ اَمبوجا تہِ گوٚو اصٕل وۄنۍ کر چھِ تھاوُن کر چھِ یہِ آ آ تیٚلہِ کٔرو تُہۍ پیمیٚنٹ نصف وُنکیٚنسٕے آ آ تھٲیِو تُہۍ ٹیٚن تھاوزَنٛٹ کٔرِتھ آ مہ ہیٚیِو ٹینشَن ڈیٚلؤری کرو آ سوزٕ بہٕ یورے آ آ ٹھیٖک چھُ آ بیٚیہِ اگر بیٚیہِ اگر کیٚنٛہہ آسہِ وَن

آ آز چھِ آز چھِ ترٛہ پٔرسَنٛٹ ڈِسکَوُنٛٹ

تۄہہِ کَتھ خٲطرٕ چھُو سیٖمینٹ سِلیب خٲطرٕ اچھا سِلیب خٲطرٕ ٹھیٖک آ تَتھ خٲطرٕ گوٚو خیبرٕے اصٕل آ آ ٹھیٖک مہ حظ ہےٚ ٹینشَن ادٕ حظ